ہیٚلو آ زُبیٚر صٲب ٹھیٖک چھُو اَصٕل آ اَصٕل پٲٹھۍ گَرِ چھِو سٲری ٹھیٖک اَصٕل پٲٹھۍ شُرۍ وُرۍ ٹھیٖک الحَمدُالِلّہ شُرۍ ٹھیٖک اَصٕل پٲٹھۍ کیٛاہ کَران یہِ یِم ٲسۍ لٔڑکہٕ وٲلۍ وَنان أسۍ کَرو کورِ ہُنٛد کیٚنٛہہ تام ڈیٹ کَرو مُقَرَر ایٚنٛگیجمیٚنٛٹہٕ ڈیٹ تہٕ وۅنۍ کَریے مےٚ تِمَن سۭتۍ حظ کَتھ ووٚنمَکھ یِتھٕ پٲٹھۍ چھُ آ بہٕ کَرٕ زُبیٚر صٲبَس سۭتۍ کَتھ تہٕ بہٕ وُچھٕ سُہ کیٛاہ وَنہِ تہٕ ٹھیٖک

نہٕ حٕظ نہ ٹھیٖک اۭں ٹھیٖک سُہ ہے چھُ ٹھیٖک تہٕ مگر اَکھ چیٖز چھُ کہِ تِمَن چھُ سُہ لٔڑکہٕ گَژھُن نٮ۪بَر تِم ٲسۍ ونان دَپان اگر جَلدی کرو تِمَن چھِ نا تٔمی ونیٛاے کوٚت تام بیٚیہِ چھ گَژھُن اسہِ یہِ لٔڑکَس نٮ۪بَر تہٕ أمِس چھِ کیٚنٛہہ تام کٲم جاب کَرنہِ گَژھُن آ شایَد دَہ کِنہٕ باہ اَگَستہٕ یُتھُے ہیٛوٗو وَنیٛاے تٔمۍ دوٚپُن یِمَن چھُ أمِس چھُ گَژھُن لٔڑکَس سٲنِس یَتھ جاب کَرنہِ أمِس چھُ جاب ایٚپلے خٲطرٕ گَژھُن تور تہٕ اگر یِم کَرَن تھوڑا بہت جَلدی أسۍ ژھٕنَو ایٚنٛگیجمٮ۪نٛٹہٕ کٔرِتھ

ٹھیٖک چھُو وٕں

اَدٕ سُہ چھُ تیٚلہِ ٹھیٖک اۭں سُہ چھُ پوٚز کَتھ توٚتہِ توٚتہِ کٔرِو تُہۍ اۭں سُہ ہے چھُ پوٚز کَتھ تہٕ مگر آ سُہ ہے چھُ پوٚز مگر بہٕ چھُس ونان اَکھ کَتھ حظ اگر تُہۍ گَرِکیٚن سۭتۍ مَشوَر کٔرِو تہٕ بہٕ تہِ وَنہٕ تیٚلہِ تِمن یِتھٕ پٲٹھۍ چھِ کورِ ہُنٛد مول وَنان کہِ تٔمِس چھُ تھوڑا ایٚکزام سۅ چھِ آوٕر تھوڑا بیٚیہِ چھَکھ تھوڑا پونٛسَن ہِنٛز تٔنٛگی

کٔژمہِ چھُس مگر شُراہ اَگَستہٕ شُراہ اَگَستہٕ مگر ہورٕ چھُ نا باہ اَگَستہٕ تٔمِس گَژھُن نٮ۪بَر تٔمِس چھَ حظ تٔمِس چھَ حظ منٛز چھُٹی کانٛہہ کورِ چھا منٛز کانٛہہ چھُٹی وُٹھی ایٚکزام کیٚن دۅن سَتھ دۅہ سَتھ دۅہ یا اَکھ دۅہ سَتھ یا اَکھ دۅہ تَتھ چھا تٔمِس کانٛہہ چھُٹی منٛز اَچھ چھُٹی اگر اگرے حظ چھُٹی آسیٚس آ اَگَرے چھُٹی آسیٚس نہ بہٕ چھُس وَنان اگر چھُٹی آسیٚس منٛزٕے أسۍ کَرو تیٚلہِ کانٛہہ دۅہ مُقَرَر سَتھ یا ٲٹھ اَگَستہٕ مِنَٹ لٔگۍ مِنٹ لٔگۍتَن وُہ اَکھ اَکھ تہِ حظ چھُ ٹھیٖک مگر اَکھ چیٖز ادٕ سا ٹھیٖک حظ چھُ أسۍ کَرو تیلہِ اِنفارٕم تِمن بہٕ تہِ حظ وَنہٕ تِمَن تُہۍ تہِ کٔرِو گَرِکیٚن سۭتۍ مَشوَر تہٕ پَتہٕ کَرٕو تیٚلہِ کَتھ ہںٛہٕ اَدٕ حظ